اَگر کانٛہہ سۄرُپھ دی کٲنٛسہِ اِسانِس ژوٚپ سٲنِس گامَس منٛز اَسہِ پَزِ گۄڈٕنیٚتھٕے اکھ کٲم کرٕنۍ اَسہِ پَزِ تٔمِس مسلن اَگر تٔمِس سۄرُپھ دی ٹۄپھ اَتھس پٮ۪ٹھ نَرِ پٮ۪ٹھ اَگر ٹۄپھ دِیس تٔمِس چھِ گۄڈٕنیٚتھ کرٕنۍ اَسہِ کٲم گۄڈٕ چھ تٔمِس اَسہِ یِتھیٚن ٹۄپھ دی تَتھٮ۪ن دٔچھنہِ طرفہٕ یِتُھے زہر زیہَر زَہر آسہِ سُہ گوٚژ نہٕ پھہلُن کیٚنٛہہ اَسہِ چھ تٔمِس تَتٮ۪ن دَجہِ سۭتۍ گنٛڈ کرُن اَصٕل پٲٹھۍ واریاہ اَصٕل پٲٹھۍ کَرُن گنٛڈ دَجہِ سۭتۍ تَمہِ سۭتۍ پکہِ نہٕ تٔمِس منٛز زَہر بروٚنٛہہ کُن کیٚنٛہہ پَتہٕ چھِ کرٕنۍ اَسہِ کٲم یہِ چھُ اِرشاد تہ محمد صلیٰ اللّٰہُ علیہہِ وسلم سُنٛد تٔمِس تٔمۍ چھ دوٚپمُت اَگر بچ یا سۄرُپھ آسہِ تٔمِس گژھِ سۭتی مارُن تِکیازِ یہِ چھ اِسانَس کران واریاہ نۄقصان تٔمۍ سُنٛد زِ وَنُن چھ محمد صلیٰ اللّٰہُ علیہہِ وسلم سُنٛد ونُن چھُ زِ اَتھ گژھِ کرٕنۍ کٲم اَتھ گژھِ یہِ حظ یہِ نَمک کیٚاہ چھِ اَتھ وَنان نوٗن چھ سُے مَتھُن یوٗت کال تٔمۍ سۭتۍ شہلہِ أمِس دگ تہِ واریاہ بیٚیہِ چھُ یوٗت کال جلدی نیُن ہسپاتلس یوٗت کال یوٗتاہ جلدی اَسہِ گژھِ تیوٗتاہ جلدی چھٕ اَسہِ کرٕنۍ اَسہِ چھ واتناوُن یہِ ہسپَتال تام جلدی جلدی پَتہٕ چھےٚ اَسہِ کرٕنۍ کٲم ہٮسپَتالَس منٛز دِنۍ تٔمس اینٹیڈوٹ اَمیُک اَمہِ سۭتۍ زَہر کَڑنس نیٚبر اکھ کَڑنِس زَہر نیبَر بیٚیہِ تٔمۍ سِرینج سۭتۍ ییٮتٮ۪ن تٔمۍ ژوٚپ آسہِ دیُتمُت أمِس اَتیٚتھ تَتٮ۪ن کرِ أمِس زَہر نیٚبر تہٕ تٔمۍ سۭتۍ گژھِ آرام سان ٹھیٖک سانۍ اَسہِ کیٚاہ پَز کرُن اَسہِ پَز تٔمِس نِش تٔمِس گۄڈٕنیٚتھٕے تَتھ دٔج گنٛڈنۍ نوٗن مَتھُن تہٕ پَکناوُن ہسپَتال